السلامُ علیکُم اسہِ کَریو آرڈَر حاشِم ریسٹورینٛٹَس یُس نیر نَزدیٖک چھُ پیٹرول پَمپ داوٗد بِرٛیجَس تہٕ یَمیُک اونَر چھُ توفیٖق حاشِم یُس صُبحَس دَہہِ بَجہِ چھُ ییٚلہٕ گَژھان اَتہِ چھ بَنان مَٹَن کَباب مَٹَن ٹِکا چٹنی مَٹَن سیٖکھ کَباب تہٕ پِزا اسہِ کَریو پِزا آرڈَر تہٕ سٲنِس دوستَس گٔے پرٛابلم گرِ ایمَرجنسی منٛز پیٚو اسہِ توڑ گَژھُن تہٕ امہِ موٗجوٗب چھُ وۄنۍ یہٕ آرڈَر کینٛسل